السلام علیکُم اَہن حظ کوٗتاہ تھوٚوُ تۄہہِ آ یُس تۄہہِ یہِ اَمہِ موٗجوٗب یُس تۄہہِ صاف اکھ وَنیوُ نا سُہ کٔہیہِ چھُ گژھان آ تَمیُک کۭتیٛاہ پیک تھٲیوُ تۄہہِ آ یِم چھا یِم چھا کِلوُنۍ پیک کِنہٕ یِم چھِ زٕ کِلوُنۍ پیک اچھا حظ ٹھیٖک حظ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ تہٕ یُس تۄہہ ہُہ بادَم چھُوا تۄہہِ کینٛہہ حظ آ یُس کاغذی صاف اکھ چھِ یِوان کاغذی بادَم حظ نہ اَسہِ تھٲیِو تُہۍ اَسہِ تھٲیِو تُہۍ یُس صاف اکھ چھُ آ سُے حظ یُس بُرزُل آسہِ بُرزُل تَمکی تھٲوۍتو اَسہِ سُہ لگ بگ ٲٹھ نَو کِلوٗ تھٲیِو تۄہہِ تِم آ تَتھ کیٛاہ پیکیج چھِ یِوان تۄہہِ اوٚڑ کِلوٗوا کِنہٕ کِلوٗ اَگر تۄہہِ زٕ کِلوُن پیک وَنو بہٕ اَسہِ چھُ یہِ واتناوُن پَہلگام حظ اَسہِ چھُ واتناوُن یہِ پہلگام حظ پیکیج کیٛاہ یِوان اَتھ اَتھ چھےٚ یِوان کِلوٗ کِنہٕ زٕ کِلوٗ موزوٗن روزِ تیٚلہِ سانہِ خٲطرٕ یِہوٚے زٕ کِلوٗ تھٲیِو تُہۍ اَسہِ پیکیج آ نَو کِلوٗ تھٲیِو تُہۍ بادام اَسہِ ٹوٹل اکھ تَتھ منٛز گٔژھۍ آسٕنۍ ژور پیک گٔژھِ آسٕنۍ نو کِلوٗ آ زٕ کِلوُنۍ گٔژھۍ ژور پیکٮ۪ٹ آسٕنۍ تہٕ کِلوُن کِلوُن اکھ حظ

ڈوٗنۍ تھٲیِو تُہۍ ڈوٗنۍ تھٲیِو تُہۍ بَہہ کِلوٗ بَہہ کِلوٗ تھٲیِو اَہن حظ اَسہِ چھُ صافٕے یوت ضوٚرَتھ صافٕے یوت تھٲیِو تُہۍ اَسہِ یِم بَہہ کِلوٗ تھٲیِو نہ سُہ نہٕ کیٚنہہ حظ نہ تُہۍ تھٲیِو صافٕے یوت اَسہِ ہُہ صافٕے تھٲیِو تُہۍ بَہہ کِلوٗ بَس آ بادمَس نَو کِلوٗ صافٕے یوت آ صاف یہِ آ یِم گٔژھ آسٕنۍ بُرزُلۍ حظ آ ژور پیک حظ آ بیٚیہِ تھٲیِو کِلوُن اکھ کِلوُن اکھ تہِ تھٲیِو اَتھ سۭتۍ نَو آسہِ چھِ نا نَو کِلوٗ آ یہِ آ کیٚنہہ چھُنہٕ پَرواے تہٕ مَگر یہِ گوٚژھ آسُن صاف حظ ٹھیٖک اَہن حظ اَہن حظ ٹھیٖک چھُ

آ بیٚیہِ یِم یہِ نہ زٕ نَمبر مَہ تھٲیِو تُہۍ کِہیٖنۍ حظ نہ حظ اَسہِ چھِ صافٕے حظ ضوٚرَتھ حظ

کِشمِش بَنہِ حظ کِشمِش منٛز تہِ تھٲیِو حظ پیک جوراہ زٕ کِلوٗ تھٲیِو تُہۍ خٲلی یہِ آ کاجوٗ زٕ کِلوٗ آ بیٚیہِ چھُو تۄہہِ پِستہٕ اکھ زٕ کِلوٗ حظ

اَہن حظ اَہن حظ تہٕ نہ حظ أسۍ یِمو بودوار یِمو أسۍ حظ آسیٛاہ رٮ۪ڈی تَمہِ دۄہ حظ اَہن حظ ٹھیٖک چھُ اَدٕ حظ بِہِو حظ السلام علیکُم السلام علیکُم